مےٚ کوٚر راتھ پارسا پٮ۪ٹھ چِکن رول تہٕ چِکن بِریانی آرڈر کَسٹمَر سٔروِس ٲس وارِیاہ اَصٕل تہٕ ڈیٚلؤری تہِ ٲس پنٛنِس ٹایمَس پٮ۪ٹھ مگر سُہ اوس تھوڑا درٛوٚگ مگر مَزٕ اوسُس وارِیاہ اَصٕل بہٕ چھَس باقین تہِ وَنان پارسا پٮ۪ٹھ ٲسۍ زیو آرڈر کران